آ یہِ کِرکَٹ ہَسا چھُ واریاہ بہتریٖن اَتھ ہسا چھِ آسان کاہ پٕلیر یِم کہن گامَن ہٕنٛدۍ کاہ پٕلیر چھِ آسان یِم حظ چھِ آسان اکھ یکجٲتی اَکھ چھُ آسان ٹیٖمَس منٛز یۄس وایِس کیپٹن تہٕ کیپٹین چھُ بَناوُن یکجٲتی مگر ییٚلہِ ہَسا چھِ یہِ پرابلِم ہَسا چھِ کِرکَٹَس منٛز گژھان ییٚلہِ تھوٚڑ اکھ چھُ اَسہِ ٹیٖمَس منٛز آسان تھوڑا أمِس دؠماغ چھُ آسان کَم پَہم سُہ ہسا چھِ کران تھوڑا رانٛگ بِہیوَر تَتھ منٛز ہَسا چھِ اَسہِ لڑٲے تہِ گژھان أکِس اَکھ ہَسا چھِ اَسہِ پؠوان تھوڑا چوب تہِ پؠوَان أکِس اکھ تَتھ منٛز ہسا چھُ واریاہ شور شرابہٕ وۄتھان بیٚیہِ یُس کیپٹین چھُ آسان سُہ نہ حظ سُہ ہَسا چھُ اکھ یکجیتی گژھان بَناوٕنۍ پَتہٕ ہَسا چھِ ییٚلہِ سُہ باسان چھُ اَسہِ یہِ ہَسا چھُ غلط پٕلیر یہِ نَسا چھِنہٕ أسۍ ٹیٖمَس منٛز ایٚکسیٚپٹ کَرَان کینٛہہ پَتہٕ حظ چھِ اَنَان بیٚیہِ گامک پٕلیر ییٚمہِ سۭتۍ یُس نہٕ بہٕ زانان تہِ آسان یُس مےٚ زانن تہِ یُس نہٕ بہٕ زانان تہِ شال گُک چھُ سرہامُک چھُ یِم نہٕ بہٕ زٲنِتھ چھُ ہؠکان کینٛہہ واریاہَن گرٛاوُنٛڈَن منٛز چھُس بہٕ تِم پٕلیر تہِ وٕچھَان یِمَن سۭتۍ مےٚ یاد بَرادری چھِ گژھان یِم مےٚ زانان چھِ یا کُنہِ جایہِ آسہِ میچ تِم حظ چھِ مےٚ فون کَرٕنۍ ییٚلہِ پھلٲنۍ جایہِ ساتہٕ میچ گِنٛدنہِ مگر بہٕ چھُس یی یژھان وَنُن کہِ یُس اَسہِ ٹیٖمَس منٛز ٹیٖمَس منٛز کیپٹن تہٕ وایِس کیپٹَن چھُس یِہوے چھُ آسان مین پٕلیرز چھِ آسان یِمے یِم ٹیٖمَن چھِ یَکجٲتی یَژھان بَناوٕنۍ یُس بولِنٛگ چھُ کران اوپنِنٛگ کُس چھُ وَنان کُس ترٛاے بولِنٛگ کُس کَرِ یہِ کھَزان چی کُس چھُ آسان کِٹ کٔمِس اَتھۍ چھِ آسان سورُے میچ فِکٕس کُس تھاوِ کیاہ تھاوِ سُہ ہَسا چھِ أسۍ تھاوُن سورُے یِہوے بیٚیہِ ہَسا چھُ اَسہِ آسان اَکھ بیٹ چھُ آسَان بال چھُ آسَان یہِ چھُ آسَان سورُے یا پرٛؠکٹِس چھِ أسۍ کَران پَنٕنِس گامَس منٛز کَتؠن آسہِ کَرٕنۍ کیاہ آسہِ کَرٕنۍ سُہ ہَسا چھُ آسان سورُے اَکھ وایِس کیپٹَنتھ کیپٹَن بیٚیہِ ہَسا چھُ اَسہِ آسان بیٚیہِ ہَسا چھُ اَسہِ آسَان اَتھ منٛز یہِ فیٖس جمع کَرُن سُہ چھُ کَرَان وایِس کیپٹین کیپٹین کوٗتاہ چھُ آسان کیاہ چھُ آسان سُہ چھُ کَرَان یِہوے یا بایکَن پؠٹھ چھِ أسۍ گژھان گاڑؠن منٛز چھِ أسۍ گژھان سُہ ہَسا چھِ پؠوَان أسۍ الگ فیٖس دیُن باقٕے وَسَلام